ایسے چھِ مےٚ سٲری موسم پَسند کِیازِ کہِ سارنٕے موسمَن چھِ پَنٕنۍ پَنٕنۍ کینٛہہ خصوٗصیات آسان یمو سۭتۍ مےٚ واریاہ یِم پَسند چھِ اَلبَتہ اَگر مےٚ یہِ آسہِ پَسند یہِ آسہِ وَنُن کہِ سارویو کھۄتہٕ پَسندیدہ کُس موسم چھُ مےٚ سُہ چھُ ہردُک موسم ہردُک موسم یُس چھُ مطلب یہِ چھُ سُہ موسم ییٚمہِ دۄہ نہٕ زٕیادٕ گَرمی چھِ آسان نہ چھِ آسان زِیادٕ ٹھنڈی تہٕ بیٚیہِ چھِ مےٚ اتھ منٛز زِیادٕ یہِ پَسنٚد لَگان کہِ ییٚلہِ کُلٮ۪ن ہُند پَنہٕ ؤتھرن ہُند رنٚگ چھُ گَژھان سبز پٮ۪ٹھ لیٚدُر کَلر تہٕ بیٚیہِ چھِ یِم پَنہٕ ؤتھر پَتہٕ کُلیو پیٹھ ؤسِتھ پیوٚان مےٚ چھِ یہِ سارویو کۄتہٕ زِیادٕ اتھ منٛز یُس دِلکَش یا چیٖز چھُ سُہ چھُ مےٚ باسان بیٚیہِ چھِ یتھ ہَردٕ کِس موسمَس منٛز مطلب کینٛہہ یِم ہیکو أسۍ ؤنِتھ کہِ دِل لُبانے والی یِم کینٛہہ ایکٹوٹیٖز چھِ آسان تہٕ اتھ منٛز چھِ تم آسان أمبر چھِ والنہٕ یِوان یا مطلب یُس سُہ کدوٗ مطلب یتھ أسۍ کٲشر پٲٹھۍ ال چھِ وَنان الہِ چھِ بَناوان مختلف رنگ بہِ رنٚگیٖن چیٖز أسۍ تہٕ بیٚیہِ چھُ اتھ ہَردٕ کِس موسمس منٛز دانہِ لونان مطلب بیتری سٲری چیٖز چھِ یتھۍ ہَردس کِس موسمَس منٛز یِوان لوننہٕ مےٚ چھ باسان یہِ ساروے واریاہ زِیادٕ سُہ دِلکَش بیٚیہِ کمفٲٹنگ اکھ چیٖز توے چھِ مےٚ یہِ ساروی کھۄتہٕ موسمو منٛزٕ زِیادٕ پَسندیٖدہ موسم ہَرُد موسم